ہیٚلو اَسلامَ علیکُم نوٗر محمد چھِو حظ نوٗر محمد چھِو أسۍ چھِ محمد افضل أسۍ چھِ بَڈگامہِ پٮ۪ٹھ حظ چھِ اَسہِ حظ اوس یہِ فلحال چکرا اَکھ تھوٚومُت پُلان کَرنُک اَسہِ اوس یہِ ڈل بلکُل بلکُل بلکُل تہٕ اَسہِ اوس تھوٚومُت یہِ مےٚ اوس یہِ فیملی ٲس یِمن چھُ یہِ شوق یِہَے یِم کَرہن اَتھ ڈَلس تھوڑا وِزٹ اورٕ یور تہٕ اَسہِ وُچھاے راتھٕے أسۍ ٲسۍ یہِ سر ایکٕسپُلور کَران راتھ اَسہِ وُچھاے یہِ اوٗبر چھِنہٕ حظ کھوٚتمُت یہِ سورُے کیٚنٛہہ بوٹ سِسٹم اَز أتھی پٮ۪ٹھ آ بِل بلکُل بلکُل تٔتھٕے پٮ۪ٹھ وُچھاے اَسہِ تُہُنٛد یہِ کانٛٹٮ۪کٹہٕ نمبر تہٕ تۄہہِ ؤنۍتو مےٚ اَسہِ کیٛاہ

أسۍ چھِ أسۍ چھِ پانٛژھ مٮ۪مبر ٹوٹل آہَن اگر زٕ وٲلۍ تہِ گَژھن سُہ گٔیے بہتر آ بِلکُل اَگر آسہِ کِچن تہٕ سُہ گوٚو بہتر اگر نہٕ تہٕ تیٚلہِ ہٮ۪کو أسۍ آوُٹ سایڈ تہِ بِہِتھ اَدٕ تیٚلہِ تھٲوتو کِچن تہِ پٲنٛژ شےٚ دۄہ دِمو أسۍ توتہِ کَم از کَم بلکُل اگر ڈِیکا ڈلکسٕے آسہِ ہا تہٕ سُہ گٔیے بہتر کڈ وُچھو أسۍ بلکُل بلکُل بلکُل بلکُل گٔیہِ أسۍ فُل سٮ۪ٹ بلکُل ٹُونٛٹی فایِو بلکُل بلکُل بلکُل بلکُل

بلکُل اَچھا ٹھیٖک ٹھیٖک وۅنۍ گَژھیا پتہٕ یہِ لاسٹس فُل فاینل ٹُونٛٹی فایِو کِنہٕ اَتھ گَژھِ تھوڑا بلکُل بلکُل اَتھ چھَا پٮ۪وان گۄڈنٮ۪ٹھٕے اٮ۪ڈوانٕس پیٚمٮ۪نٛٹ کَرٕنۍ ٹھیٖک ٹھیٖک ؤلِو تیٚلہِ کَرو أسۍ مشورا تہٕ تۄہہِ کَرہو تۄہہِ کَرہو بہٕ کال بیک تیٚلہِ ٹھیٖک چھُ ٹھیٖک